ییٚلہِ أسۍ بٮ۪مارِ چھِ گَژھان أسۍ چھِ یَژھان زیادٕ تَر یۄس اَسہِ چاہے کانٛہہ تہِ بٮ۪مار گژھو تَپھ آسہِ زُکام آسہِ چھٲتۍ آسہِ خراب یا کیٚنٛہہ تہِ چیٖز آسہِ أسۍ چھِ زیادٕ تَر پرٛیفَر کَران أسۍ کَرہوکھ یِم بٮ۪مار کَرہوکھ أسۍ گَرے ٹھیٖک تہٕ أسۍ چھِ گۄڈنٮ۪تھ چھِ أسۍ ہَسپَتالُک علاج چھِنہٕ أس زیادٕ یَژھان کَرُن کِہیٖنٛۍ کیٛازِ اَسہِ چھُ واریاہ زیادٕ بروٗسہٕ پَنٕنٮ۪ن گَرِکٮ۪ن نُسخن پٮ۪ٹھ یِم اَسہِ پٔتۍ وا پَتہٕ وَتہٕ پٮ۪ٹھَ پَنٕنۍ سٲنۍ بُزرٕگ چھِ ٲسۍمٕتۍ یِوان کَران تہٕ أسۍ چھِ زیادٕ تَر تِمَے تِمَے چیٖز اِستعمال کَران تہٕ وۅنۍ اَگر زیادٕ کیٚنٛہہ اَگر تَپھ آسہِ زیادٕ تَپھ چھُنہٕ وَسان کِہیٖنٛۍ نہٕ أسۍ چھِ تُرنہِ آب دَجہِ چھِ کَران بہتر چھُ اگر أسۍ دوا کھٮ۪مو گۄڈٕ کَرو گَریلو نُسخہٕ اِستعمال کیٛازِ دوا سۭتٮ۪ن چھُ میادَس تہِ اَثر پٮ۪وان تَمہِ سۭتٮ۪ن چھُ میاد تہِ خراب گژھان تہٕ صحت گوٚو أسۍتھٕے گۄڈٕنٮ۪تھ چھِ أسۍ کَران اَتھ دِوان زیادٕ تَر تَرجیح أسۍ کَرو گَرکی نُسخہٕ اِستعمال تہٕ وۅنۍ تَمہِ باوجوٗد اگر نے گَرِِکٮ۪و نُسخو سۭتۍ أسۍ کیٚنٛہہ فرق باسہِ سٲنِس صحت منٛز یی نہٕ کانٛہہ تہِ بَدلاو تیٚلہِ چھِ أسۍ گژھان ڈاکٹَرَن نِش زیادٕ تَر چھِنہٕ أسۍ پرٛیفَر کَران ڈاکٹَرَن نِش گژھُن کِہیٖنٛۍ تہِ کیٛازِ یِم دَوا چھِ آسان یِم چھِ آسان مُختلِف کیٚمِکَلزَن ہٕنٛدۍ بَنیمٕتۍ تِمو سۭتٮ۪ن چھِ صحتَس واریاہ زیادٕ اَثر پٮ۪وان تہٕ میادٕ تہِ چھُنہٕ اَز چھِنہٕ لُکَن تِتھۍ میادٕ تہٕ تِم ژالَن یہِ دَوَاہَن ہُنٛد بار تہٕ تمہِ موٗجوٗب چھِ أسۍ سا أسۍ چھِ سارنِیَن یَژھان وَنُن کہِ اگر کانٛہہ بٮ۪مار آسہِ گۄڈٕ گژھِ گَرے گژھن گۄڈٕ کیٚنٛہہ علاج کَرٕنۍ دَپان چھِناہ دَوا کھۄتَن چھِ زیادٕ پَرہیزٕے اَثَر کَران ییٚلہِ لُکھ پانَے پَرہیز کَران تہٕ بٮ۪مارِ تہِ وُزَن نہٕ زیادٕ کِہیٖنٛۍ تہِ نہٕ گۄڈنٮ۪تھ گَژھِ پرٛیفرَنٕس دِنۍ گَرِکٮ۪نٕے یِمَن علاجَن وٮ۪لاجَن پَتہٕ گَژھِ ہَسپَتال واتُن